وعلیکُم اسلام کیاز خٲرٕے چھےٚ ایٚکچُؤلی چھِ ایٚکچُؤلی چھِ گاڈن گژھان پرٛابلِم سردی منٛز چھِ کَم لَگان یِم تَوے چھِ گژھان اتھ یوٗت اَسہِ نش چھِکھ نہٕ نِمژٕ کیٚنٛہہ تمو آسہِ بَفَل کُنہِ فارمہِ منٛز انہِ مژٕ تِم نہٕ ونکیٚنَس چھُ نہ کِہیٖنۍ ایویلیبل

أسۍ ہیٚکو تی ؤنِتھ یہِ اَسہِ نِش ایویلیبل آسہِ أسۍ مہَ ہیٚکو أسۍ ہیٚکو نہٕ کَسٹَمَرَس دۄنٛکہٕ دِتھ کینٛہہ

اَسہِ نش چھ نہٕ ونکیٚس ایویلیبل کِہیٖنۍ سُہ آسہِ کٲنٛسہِ فارَم وٲلِس مہَ آسہِ

تُہۍ کٔرِو اَکھ چیٖز کٲم مامر کٔرِو تُہۍ تتہِ مہَ آسہِ تتہِ فارمَس منٛز آسن تِمن تتہِ گاڈٕ یہِ چھُ کَنٛگنہٕ ہیٚور تقریٖبن دہ کِلوٗمیٖٹَر تتہِ چھِ یِمے آسان یِم ترٛوٹ آسان فارمی گاڈ اَتھ چھِ آسان اَتھ چھِ آسان اَتھ چھِ آسان واریاہ قٕسم تَتہِ ترٛوٹ چھِ آسان بیٚیہِ چھِ آسان اَکھ زٕ قٕسٕم ترٛوٹ گےٚ ساروے کھۄتہ اَصل گاڈ بیاکھ فارم چھُ نہ بیٛاکھ فارم چھُ نُنرٕ تہِ اگر تُہۍ گژھِو تور تَتہِ کن بَنو

اگر تُہۍ توکُن گٔژھِو تہٕ مے بی ہٮ۪کن بٔنِتھ

مےٚ باسان ترٛوٹے روزِ اصل ترٛوٹ چھ اصل گاڈ بون لیٚس تِم تہ ہیٚکَن یمنے فارم والیٚن نِش بٔنِتھ بیاکھ فارم چھُ ییٚتہِ صفا پورہ مگر تتہِ ہیٚکو نہٕ یِتھ کنۍ سیل کٔرِتھ کینٛہہ منٛزِ چھِ تِم سیل کَران تَتہِ تتہِ چھِ واریاہ قٕسم بنان سُہ چھُ فارمے نیشنَل فشریٖز فارم أسۍ ہیٚکو یُس اَسہِ نِش ایویلیبل چھ تمچے کَتھ کٔرِتھ مولوٗم گٔژھِتھ کینٛہہ تور گژھُن سُہ ننہِ تِمنے نش

تقریباً آسہِ تراوُٹ گاڈ شےٚ ہتھ رۄپیہِ

سُہ تہِ ہیٚکہِ ٲسِتھ أتھۍ ریٹَس سُہ تہِ آسہِ أتھۍ ریٹَس مامرٕ چھ لۄکچہِ تِم مہَ دِنَو امہ کھۄتہٕ کَمسے ریٹس تَتہِ آسَن اَکھ زٕ قٕسٕم یمن تَتہِ چھِ نیران تِمَن مامرٕ تَقریباً ترٛےٚ ہَتھ گرٛام ژور ہَتھ گرٛام پانٛژھ ہَتھ گرٛام لۄکچہِ بیاکھ چھُ تتہِ بوٚڑ قٕسم تہِ تِم چھِ میٚگزِمَم کنان لۄکچہِ اوٚڑ کِلوے آسان تقریٖباً تیٚلہِ چھِ بہتَر گژھتھ مامرٕے گژھُن